اَسَلامُ علیکُم ییٚتہِ پٮ۪ٹھ حظ یِم سُماٹ فون آے یِمو یِمو سۭتۍ حظ گٔے زِندگی واریاہ زیادٕ اَصٕل وۄنۍ حظ ؤنِو تُہۍ کِتھ کٔنٮ۪تھ بَچہِ حظ ٲسۍ اوٚتام سکوٗل گژھان تِمَن حظ اوس پٮ۪وان ٹیوٗشَن گَژھُن ضٔروٗری پٮ۪وان حظ ماشٹر لاگُن یِم حظ یِم غریٖب بَچہِ ٲسۍ یِم نہٕ حظ ٲسۍ نہٕ ہٮ۪کان کُنہِ وِزِ ٹیوٗشَن فیٖس بٔرِتھ حظ کِہیٖنۍ ییٚتہِ پٮ۪ٹھ حظ یِم سُماٹ فون آیہِ واریاہ ٹرٛینٕڈ ماشٹَر حظ چھِ یِم حظ چھِ کَران کٲم یِم حظ چھِ آن لاین کَلاس دِوان ییٚتہِ پٮ۪ٹھ حظ فون آے بَچو حظ ہے کٔر واریاہ زانکٲری حٲصِل پَنٛنِس پَرنَس مُتعلِق بیٚیہِ حظ ٲس برٛونٛٹھ دۄہ دی زِندگی ژھیٚن ژھیٚنمٕژ رِشتہٕ دار حظ ٲسۍ رِشتہٕ دارَن نِش حظ ژھیٚنۍمٕتۍ اگر حظ کانٛہہ گُزران اوس ریٚتھۍ حظ اوس لَگان پَتہ اگر حظ اللہ تعالیٰ خۄدا نخواستہ کانٛہہ گُزران چھُ فون حظ چھِ تُلان تہٕ کران حظ چھِ اکھ أکِس سۭتۍ فونو سۭتۍ حظ آے رٲبطہٕ حظ روٗدۍ قٲیِم برٛو بیٚیہِ حظ چھِ آزکَل چھِ دُنیا حظ بَدلیو برٛونٛٹھ اوس پرٛون زَمانہٕ تہٕ چَلان اوس آز حظ چھِ آسان فارِن کَنٹرٛیٖیَن منٛز بَچہِ روزگار کِس سِلسِلَس منٛز تِم حظ چھِ کَنٹیکٹ کَران یور بیٚیہِ حظ چھِ یِمَن سُماٹ فونَن منٛز آز ویٖڈیو کالِنٛگ تہِ گژھان ییٚمہِ سۭتۍ حظ اکھ أکِس بُتھ چھِ ہٮ۪کان وٕچھِتھ یِمو فونو سۭتۍ حظ گٔے کٲم آیہِ رِشتہٕ نزدیٖک بَچو ہیٚچھۍ تٲلیٖم بَچو ہیوٚچھ اَصٕل اَصٕل سبق بیٚیہِ حظ روٗزۍ رِشتہٕ دار نزدیٖک ویٖڈیو کالہِ ہُنٛد سِسٹَم حظ آو اَتھ واریاہ زیادٕ اَصٕل بیٚیہِ حظ ٲسۍ لُکھ کیٚنٛہہ لُکھ واریاہ تَنہٲیی ہِنٛدۍ شِکار آسان گہ گٔمٕتۍ تِمو حظ بَنٲے نٔے نٔے دوس ییٚمہِ سۭتۍ حظ یہِ ذہنی پریشٲنی ختم گٔیہِ یِمو فونو حظ کٔر واریاہ زیادٕ اَصٕل زِندگی حظ کٔر یِمو لُکَن ہِنٛدۍ خٲطرٕ بَنٲوٕکھ آسان فونو سۭتۍ تہِ حظ چھِ ڈِپرٛٮ۪شَن لیوَل کَم گژھان اگر نہٕ حظ فون آسان خبر کۭتِہو حظ آسہِ ہے زِ خۄدکٔشی کٔرمٕژ آز حظ چھِ آز کَل حظ چھِ یہِ اٮ۪جَنسِیو کَرِمَژ کٲم تَمَن منٛز نَفری تھٲومٕژ ایویلیبل یِمَن بِچارٮ۪ن کٕہۭنۍ چھُنہٕ آسان یِم تَنہٲی ہِنٛدۍ شِکار چھِ آسان تِم حظ چھِ چیٹِنٛگ کَران اکھ أکِس سۭتۍ تہٕ بَس تَمہِ سۭتۍ حظ چھِ واریاہ اِنسٲنی زُو نَہ حظ چھِنہٕ زایہِ گژھان کِہیٖنۍ یی حظ چھِ یِمَن سُماٹ فونَن ہُنٛد فٲیدٕ اَسہِ حظ کوٚرُکھ واریاہ زیادٕ آرام